بہٕ چھَس پٔتمہِ دۄیو ؤریو پیٚٹھ ایٚل جی فرج استعمال کران أمۍ ایٚل جی فرج کٔرٕس بہٕ واراہ پریشان یہِ چھ نہٕ کہیٖنۍ تہِ کوٗلِنگ کران یہِ چھِ واریاہ زیادٕ درٛوگ اَتھ گژھِ پاوَر تہِ واریاہ زیادٕ آسُن اَتھ چھِ کِہیٖنۍ تہِ خوٚصوٗصِیَت باقٕے فرج ہِنٛدۍ پٲٹھۍ اَمِکۍ پاٹٕس چھِ واراہ درٛوگ مِلان اَتھ چھِ واریاہ جگہ پیٚوان تھاوان تھاونہٕ خٲطرٕ